اکھ زٔمیٖندار چھُ یژھان سُہ فصٕل وۄپداوان یتھ منٛز أمِس پونٛسہٕ بَنؠن زیادٕ یِم کیٛاہ کیٛاہ فصل چھِ ییٚتہِ سٲنِس ڈسٹرکس منٛز وۄپداوان ژوٗنٛٹھۍ چھُ دانہِ چھُ یہِ چھُ ٲلوٕ چھِ مَٹَر چھِ یا أسۍ کَرو کَتھ رازما چھِ ییٚتہِ واریاہ وۄبداوان مَکٲے چھِ واریاہ زیادٕ وۄپداوان یِمَن چھِ زیادٕ پَہَنۍ پونٛسہٕ یِوان